ہٮ۪لو اَسلامُ علیکُم بَس دُعا تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ یہِ أسۍ چھِ ییٚتہِ ہاسپِٹَل پٮ۪ٹھ أسۍ چھِ یہِ ڈِسٹِک ہاسپِٹَل گاندربَل پٮ۪ٹھ أسۍ چھِ کران یہِ مِٮ۪ڈِکیشَن وِڈِکیشَن کران کلیٚکشَن اَسہِ اوس کَرُن کَنفٲرٕم اَسہِ کریو تۄہہِ اَوٕے فون اَسہِ اوس کَرُن یہِ کَنفٲرٕم تہٕ تۄہہِ نِش بَنیے یِم اَسہِ چھِ گۄڈٕے میٚڈِکیشَن ضُوٚرَتھ میٚڈِسَن ضُوٚرَتھ آیۍ وی آیۍ وی فُلیوٗڈ یا بیٚیہِ ٹیبلِٹ یا اچھا ٹھیٖک ٹھیٖک اَسہِ دٔپیُو تُہۍ اِنفیوٗجَن چھِ یا فایِف ایٚم ایٚل بیٚیہِ کٔلٕے میٚف فِفٹی ایٚم ایٚل اَسہِ گژھِ گژھان آ کٔژ ہَتھ ہَتھ پیٖس ہہ اچھا ٹھیٖک ٹھیٖک أسۍ تُہۍ تُہۍ کر سوٗزیٚو اَسہِ اَگر أسۍ تۄہہِ آرڈَر آز دِمَو تہٕ کٔژَن دۄہَن منٛز واتہِ اَسہِ یِم سٲری لِشٹ

اچھا اچھ تُہۍ ؤنیُو مےٚ اَگر أسۍ تۄہہِ اَنَو مِڈِکیشَن تُہۍ ؤنیُو مےٚ اَسہِ کوٗتاہ مِلہِ ڈِسکاوُٹ کوٗتاہ مِلہِ اَسہِ تۄہہِ نِش اٮ۪کٕسپیٚکٹ لٮ۪س کوٗتاہ گژھِ اَسہِ تۄہہِ نِش جی ایٚس ٹی تہِ چھِ

نہ مےٚ چھِ باسان سُہ چھِ کم فِفٹی پٔرسنٹ تانۍ گژھیٚہ اَسہِ ڈِسکاوُنٹ فِٚٹی پٔرسَنٹ تام ڈِسکاوُنٹ ہٮ۪کھا گٔژھِتھ اَسہِ آ آ آ برابَر برابَر بیٚیہِ ؤنیُو تُہۍ تۄہہِ نِش بنیے اَسہِ یہِ لَکٔٹۍ لَکٔٹۍ سٲری چیٖز بَنَن اَسہِ تۄہہِ نِش اِنجَکشَن وِنجَکشَن اچھا أسۍ أسی سوزَو تیٚلہِ شام تام لِشٹ سوزَو أسۍ تۄہی شام تامَتھ اَسہِ گژھِ پگاہ ژور تامَتھ یِن سورٕے سَپلٕے بیٚیہِ تۄہہِ کَتہِ چھُو یہِ شاپ کَتہِ چھُو تۄہہِ آ آ اچھا تۄہہِ کیٛاہ چھُو ناو اَتھ فارمسی اوکے اوکے چلو تیٚلہِ شُکریہ شُکریہ چلو چلو اوکے اوکے تھیٚنکوٗ سَر تھیٚنکوٗ